اَگَر أسۍ گاندَربَل ڈِسٹرکَس مَنٛز گۄڈنٮ۪تھٕے نِمو کیاہ تُلمُلہ سایڈَس مَنٛز چھِ کھیٖر بَوانی ییٚتہِ کیاہ چھِ یِوان یِم بَٹہٕ چھِ یِوان پوٗجا ووٗجا کَرنہِ یا اَسہِ چھُ مُسَلمانَن اَتٮ۪تھ آستان آسان تہٕ بَٹَن چھُ آسان اَتٮ۪تھ مَندِر أتھی مَندِرَس سایڈَس کُنَتھ چھُ ہوکُن آستان تہٕ کیاہ اَتھ وَنان تہٕ اور کیاہ چھِ یِوان یِم بَٹہٕ یِم چھِ آسان یِم چھِ پوٗجا کَرنہِ یِوان تہٕ أسۍ چھِ گَژھان آستان مَطلَب یا أڈۍ مُسَلمان چھِ دٔشۍ گَنٛڈنہِ گَژھان أڈۍ چھِ نماز سٔجدہ تہِ نٮ۪مازَز زٕ رَکاژ تہِ پَران تہٕ کیاہ اَتھ وَنان بیٚیہِ اَگَر أسۍ وٕچھو ییٚتہِ چھےٚ واریاہ زیادٕ ہِسٹورِکَل پلیسٕز اَگَر تُہۍ وٕچھِو یہِ سونامَرٕگ چھِ اَکھ لیٹیٚسٹ اَتہِ کیاہ نیچَر چھُ مَطلَب اَتھ کِیُتھ فِضا چھُ اَتہِ کِیُتھ ہَوا چھُ اَتہِ کوٗتاہ مَطلَب تِم پہاڑٕ تِمَن کوٗتاہ مَزٕ چھُ تَپٲرۍ وٕچھان ییٚلہِ أسۍ تہِ کینٛہہ تہِ وٕچھان چھِ یِم بَٹہٕ چھِ آسان تِم چھِ اور یِوان تِم چھِ یِم یاتری واتری تِم چھِ اور یِوان تہٕ اَتہِ کیاہ چھُ اَتہِ چھِ خۄداے سٕنٛز واریاہ زیادٕ مَطلَب خوٗبصوٗرت یَتھ أسۍ وَنان چھِ نیچَر چھُ اَتہِ اَتہِ چھِ اَتِکۍ یِم کُلۍ کُلۍ چھِ تِم مان ژٕ کوٗتاہ اصل یہِ مَزٕ چھُ یِوان یا گِلیکشٲرٕس چھِ اَتہِ اَتہِ سۄنہ مَرٕگ اَسہِ چھُ سُہ واریاہ زیادٕ پَسَنٛد تہٕ اَگَر أسۍ ؤنۍ وٕچھو أسۍ چھِ کیاہ اَتھ وَنان مانَزبَل چھِ ییٚتہِ یِوان مانَزبَل تہِ کیاہ چھِ اور تہِ چھِ أسۍ گَژھان کیاہ اَتھ وَنان ییٚمہِ وِزِ أسۍ گَرِ چھِ آسان مَطلَب کالجَن مَنٛز ییٚلہِ اَسہِ چھُٹی چھِ آسان أسۍ چھِ گَژھان مانٕزبَل چَکرَس یا قَمَرِیا پارک چھِ گاندَربَل تور چھِ أسۍ گَژھان أسۍ چھِ شُرٮ۪ن نِوان شُرۍ کَرناوان اٮ۪نجاے قَمرِیا پارکہِ مَنٛز ییٚتہِ کیاہ اَتھ وَنان جھوٗلہٕ چھِ لٲگِتھ یِم چھِ اَسہِ شُرۍ چھِ اَسہِ وَنان أسۍ گَژھو جھوٗلا پارَک اَتھ چھِ یِمو تھوٚومُت شُرٮ۪و ناو جھوٗلا پارَک وۄنۍ تکیازِ اَتہِ چھِ یِم سٲنۍ یِم شُرۍ چھِ یِم چھِ اَتہِ آسان گِندان یِم چھِ یِوان اور اٮ۪نجایمینٛٹ خٲطرٕ یا أسۍ تہِ چھِ گَژھان اٮ۪نجایمینٛٹ خٲطرٕ تمہِ پَتہٕ اَگَر أسۍ وٕچھو کہِ بیاکھ اَکھ تَتھ چھِ أسۍ وَنان ڈَمپِنٛگ چھِ أسۍ تَتھ وَنان تَتھ چھِ وَنان سُہ چھِ کِچہِ پورِ تَتہِ کیاہ چھِ کَران کٲم تَتہِ چھِ أسۍ کیاہ اَتھ وَنان تور تہِ چھِ أسۍ چَکرَس گَژھان ڈَمپِنٛگ بیٚیہِ تہِ چھِ ییٚتہِ واریاہ زیادٕ پلیسٕز یور أسۍ گَژھان چھِ کیاہ اَتھ وَنان یُس مانَزبَل پارَک چھِ سۄ چھِ یِوان بٮ۪کہِ سایڈٕ گاندَربَل صَفاپورہ سایِڈ چھِ سۄ تور چھِ أسۍ وَسان تہٕ تَتہِ چھُ واریاہ اَصل کیاہ اَتھ وَنان دٔریا چھُ سۄ تَپٲرۍ کیاہ اَتھ وَنان تَتہِ چھُ سُہ اَلگٕے سُہ کیاہ اَتھ وَنان چھِ سکوٗن چھُ یِوان تَتھ مَنٛز چھُ سُہ اَلگٕے سکوٗن أسۍ چھِ ہیٚکان پَنٕنۍ زِندَگی یۄس آسان چھِ تَتہِ پَنُن یہِ کیاہ اَتھ وَنان پَنٕنۍ خَیالات پَنٕنۍ یہِ فری ٹایِم پَننٮ۪ن فرنڈسَن سۭتۍ چھِ أسۍ گَژھان تور پنٕنۍ گَرکٮ۪ن سۭتۍ چھِ أسۍ اٮ۪نجایمینٹ خٲطرٕ گَژھان اور اور تہٕ اَتہِ چھِ ہَر کانٛہہ اَتہِ گاندَربَل پارکہِ مَنٛز اَتہِ برونٛہہ کَنۍ چھِ ہَر کانٛہہ فیسَلٹی ایویلیبٕل کیاہ مَطلَب اَسہِ آسہِ کھیٚون وِیٚون کینٛہہ نہ تہٕ کینٛہہ آسہِ اَتٮ۪تھ چھِ اَتہِ چھِ واریاہ زیادٕ مَطلَب گاندَربَل پارَک تہِ چھِ واریاہ زیادٕ اَصل بٔڑۍ بیٚیہِ چھِ اَتھ یُس دٔریا چھُ سُہ چھُ اَتھ برونٛہہ کِنۍ نیران تہٕ کیاہ اَتھ وَنان اَتہِ چھُ کیاہ اَتھ وَنان تَمام ویرایٹِیَن ہٕنٛدۍ مَطلَب پوش چھِ اَتہِ کیاہ اَتھ وَنان رٮ۪ڈ روزِز چھِ اَتہِ آسان تہٕ اَتہِ چھِ واریاہ سَن فٕلاوٲرٕس چھِ اَتہِ آسان اَتہِ چھِ واریاہ قٕسمٕکۍ پوش چھِ اَتہِ بیٚیہِ چھِ اَتہِ واریاہ قٕسمٕکۍ جوٗلہٕ یَتھ پٮ۪ٹھ شُرۍ کھَسان چھِ اٮ۪نجایمینٹ یِمَن چھِ مِلان اَتھ مَنٛز تہٕ بیٚیہِ اَگَر أسۍ وٕچھو أسۍ چھِ کیاہ اَتھ وَنان یُس کھیٖر بَوانی سایڈَس چھِ امہِ سایڈٕ کیاہ چھُ امہِ سایڈٕ چھُ اَکھ مَندِر اَکھ یِمَن چھِ آسان اَکھ دۄہ بَٹَن مُقَرَر کٔرِتھ اَتھ خٲطرٕ ییٚلہِ یِم مَطلَب اَتہِ پوٗجا چھِ کَران یا کیاہ اَتھ وَنان أسۍ تہِ چھِ اور گَژھان اَتہِ کیاہ چھُ اَسہِ مِلان مَطلَب اَکھ چھِ أسۍ وٕچھان یِم کِتھ کٔنۍ چِھ زیارت تہِ چھِ یِم اَتہِ کَران تہٕ أسۍ تہِ کیاہ چھِ گَژھان أسۍ تہِ چھِ گَژھان یہِ کیاہ اَتھ وَنان نٮ۪ماز چھِ أسۍ پَران اَتہِ یا اٮ۪نجایمینٹ خٲطرٕتہِ چھِ گَژھان اَتھ تہِ چھُ اَلگٕے دۄہ آسان مَطلَب اَسہِ چھُ آسان اَتہِ چھُ میٖر صٲبُن آستان تُلمُلہِ تہٕ بیٚیہِ چھُ اَتہِ بَٹہٕ مَندِر چھُ اَتہِ کیاہ اَتھ وَنان أسۍ چھِ اور تہِ گَژھان تہٕ بیٚیہِ اَگَر أسۍ وٕچھو یُس یہِ قَمرِیا پارَک چھِ اَتہِ اور چھِ أسۍ شُرۍ نِوان چَکرَس چھِ نِوان یا پانہٕ تہِ چھِ گَژھان چَکرَس یہِ چھِ نِیر یَتھ جی ڈی سی گاندَربَل یُس چھُ گورمینٹ ڈِگری کالج گاندَربَل یہِ چھُ تٔتۍ نزدیٖک چھُ أسۍ کیاہ چھِ کَران أسۍ چھِ اَگَر اَسہِ کَلاسَس برٛیک چھِ آسان أسۍ چھِ وۄتھان تہٕ أسۍ چھِ گَژھان پارکہِ مَنٛز چَکرَس خٲطرٕ تہٕ أسۍ چھِ تَمام فرنڈٕس گَژھان اور ریٚسٹ آف دَ ٹایِم چھِ أسۍ پَتہٕ أتی گاندَربَل ڈِسٹرکَس مَنٛز یۄس قَمرِیا پَارک چھِ أسۍ چھِ تٔتی بٮ۪ہوان تہٕ کیاہ اَتھ وَنان اَتیُک اَتہِ کیاہ چھِ اوٚپُن پارک اور چھِ یِوان کانٛہہ تہِ اَتہِ چھِنہٕ خٲلی چھِنہٕ اَتھ پارکہِ مَنٛز شُرۍ کَپٕلٕز اَتہِ چھِ آسان مَطلَب أسۍ چھِ فیملی سۭتۍ تہِ گَژھان مَمّا پاپاہَس سۭتۍ چھِ گَژھان یا برٛیدَر سِسٹٲرٕس سۭتۍ چھِ گَژھان اَتہِ چھُ اصل مَزٕ آسان اَتھ پارکہِ مَنٛز چھُ واریاہ اَصل مَزٕ تہٕ کیاہ اَتھ وَنان بیٚیہِ چھُ اَکھ چیٖز کہِ کیا اَتھ وَنان اَسہِ پَزِ مَطلَب اَسہِ پَزِ وٕچھُن یہِ اللہ تعالٰی ہَن چھِ یِم چیٖز بَنٲے مٕتۍ یہِ کیاہ اَتھ وَنان یہِ چھُ کیاہ اَتھ وَنان اَگَر وٕچھو أسۍ لار سایڈَس کُنَتھ اَپٲرۍ چھُ شاہ صٲبُن سُہ چھُ میٖشاہ صٲبُن شاہ صٲبُن یَتھ وَنان چھِ سُہ چھُ أکِس بالَس پٮ۪ٹھ تٔمۍ سُنٛد آستان تَمام مُسَلمان کیاہ چھِ گَژھان اور چھِ گَژھان کیاہ کیاہ اَتھ وَنان اَڈٮ۪ن چھِ آسان دٔشۍ گَنڈان أڈۍ چھِ دُعا کَران پَننہِ پَننہِ حِساب چھِ سٲری اور گَژھان اَتہِ تہِ چھُ سُہ الگٕے نیچَر کیاہ اَتھ وَنان اَتھ چھُ اکھ سکوٗن اکھ یِمَن چیٖزَن مَنٛز مِلان کہِ اللہ تعالٰی ہَن کیٖتیاہ چیٖز چھِ بَنٲے مٕتۍ أمِس اِنسانَس خٲطرٕ